ہٮ۪لو کیاہ تُہۍ چھِوا درگاہ سومو سٹینڈ پٮ۪ٹھ مےٚ حظ کرے ٹرِپ اکھ پلان پننٮ۪ن دوستن سۭتۍ پہلگام گژھنہٕ خٲطرٕ یۄس زن اسہِ پنٛدہ جوٗن زٕ ساس تہٕ تٕرووُہ خٲطرٕ پٕلان چھِ کٔرمٕژ کیٛاہ تمہِ دۄہ چھا کانٛہہ سومو اٮ۪ویلیبٕل یتھ منٛز أسۍ تور ٹریوٕل کرو اور سُہ گژھِ آسٕنۍ نون نفرن ہٕنٛدۍ خٲطرٕ